ییٚلہِ تہِ أسۍ ٹرٛینہِ مُتعلِق کَتھ چھِ کران یہِ چھِ اَکھ زیٖٹھ گٲڑۍ آسان اَتھ چھِ آسان کَمپاٹمٮ۪نٛٹ یِمن أسۍ کٲشٕر پٲٹھۍ ڈَبہٕ چھِ ونان أکِس أکِس ڈَبَس منٛز چھِ ہَتھ ہَتھ ڈۄڈ ڈۄڈ ڈۄڈ ہَتھ یِم سوارِ واتان تَتہِ پٮ۪ٹھ گوٚو سیٖٹہٕ یِم چھِ یِم اَسہِ کٔشیٖرِ منٛز ٹرٛینہٕ چھِ چَلان تِم چھِ پٕلین سیٖٹہٕ یِتھ پٲٹھۍ گاڑِ منٛز آسان چھِ سیٖٹہٕ تِتھَے پٲٹھۍ چھِ سیٖٹہٕ وۄنۍ گوٚو بیٛاکھ نٔو ٹرٛین چھَکھ ترٛٲومٕژ تَتھ ٹرٛینہِ وۄنۍ چھِ دولہٕ سیٖٹ یورٕ تہِ اَکھ ہورٕ یورٕ اَکھ دولہٕ یہِ ہورٕ اَکھ دولہٕ تہٕ بیٚیہِ چھُ اَسہِ بیٛاکھ بیٛاکھ اَتھ فیٖچَر یِوان کیٛاہ چھِ اَتھ وَنان ٹرٛینہِ منٛز اَتھ چھِ کَمپاٹمٮ۪نٛٹ آسان الگ الگ ڈَبہٕ سانہِ ٹرٛینہِ چھِ ییٚتہِ ٲٹھ ٲٹھ نَو نَو دَہ دَہ ڈَبہٕ أکِس أکِس ٹرٛینہِ اَتھ ٹرٛین چھِ آسان جَنرٔلی اِنجَن اَکھ زٕ یِم اَکھ برٛونٛٹھ کَنۍ چھُ آسان بیٛاکھ چھُ آسان پٔتۍکِنۍ سو دیٹ یۄس برٛوٗنٛٹھِم چھِ سۄ پَکنایہِ برٛونٛٹھ کُنَتھ ییٚلہِ پَتہٕ برٛونٛہہ پٔتہِ واپَس آسہِ یُن سُہ تَتھ پَکنایہِ برٛوٗنٛٹھِم اِنجَن برٛونٛٹھ ٲسۍ آسان برٛونٛٹھ برٛونٛہہ چہِ کالہِ چہِ ٹرٛینہٕ آسہٕ پَکان زیادٕ کولَس پٮ۪ٹھ کولچَن ژِنٮ۪ن پٮ۪ٹھ أزچہِ نَیہِ ٹرٛینہٕ چھِ پَکان یِم چھِ پَکان اِلٮ۪کٹِرٛسِٹی پٮ۪ٹھ ڈِزلَس پٮ۪ٹھ تہٕ زیادٕ چھِ پَکان وۄنۍ نَیہِ یُس نوٚو اِلٮ۪کٹِرٛفایِڈ اِلٮ۪کٹِرٛفِکیشَن گٔے ییٚتہِ کٔشیٖرِ منٛز ٹرٛینَن وۄنۍ پَکٮ۪ن ٹرٛینہٕ اِلٮ۪کٹِرٛسِٹی پٮ۪ٹھ تہٕ تَتہِ پٮ۪ٹھ آو اَسہِ شورٕچ شورُک مَسلہٕ شور چھُ یِوان اَتھ ٹرٛینہِ منٛز بے اِنتِہا سُہ شور چھُ وَتھان کَتہِ سُہ نایِز چھُ سُہ شور چھُ یِوان پَٹرِ ہِنٛدۍ تہٕ بیٚیہِ پَٹرِ ہِنٛدۍ تہٕ بیٚیہِ یۄس ٹرٛین چھِ ٹرٛین تَتھ منٛز وایِبریشَن کَران تِم وایِبریشن چھِ آسان واریاہ زیادٕ تِم وایِبریشن چھِ آسان واریاہ زیادٕ نایزی تہٕ تَمہِ سۭتۍ چھُ شور یِوان کَنَن زیادٕ شور چھُ بوزان ییٚلہِ کَمپاٹمٮ۪نٛٹ نٮ۪بَر چھِ نیران تَتٮ۪ن چھِ آسان جایِنٛٹ تِمَن جایِنٛٹَن چھِ وایِبریشَن گَژھان تَتٮ۪ن چھِ آسان زیادٕ نایِز تہٕ بیٛاکھ حِساب روٗد اَسہِ ٹرٛیکَن ہُنٛد ٹرٛیک چھِ آسان جَنرٔلی شٔشتٕرَن ہٕنٛدۍ بَنیمٕتۍ شٔشترٕکۍ بَنیمٕتۍ تِم چھِ آسان فِکٕس آمِتۍ کَرنہٕ فِکٕس آمِتۍ کرنہٕ تَتھ منٛز یِم تَتھ منٛز چھِ کیٚنٛہہ چیٖز لَگان یُس آیرَن چھُ بیٚیہِ چھُ تَتھ لَگان سیٖمٮ۪نٛٹ سِم سیٖمٕٹِڈ تہٕ تَتھ منٛز چھِ کیٚنٛہہ کیٚمکَل یِوان کَرنہٕ یوٗز یِم زَن ٹرٛیکَس پھساوان چھِ بیٚیہِ چھِ نَٹ بولٹٕس یِوان یوٗز کَرنہٕ ییٚمہِ سۭتۍ ٹرٛیک سٕٹرانٛگ چھِ گژھان بیٚیہِ چھِ گژھان کٲم تَتھ منٛز چھِ یِوان باجَر تَل تھاونہٕ ییٚمہِ سۭتۍ ٹرٛیک وایِبریشنہٕ وایِبریشنَن فٕلٮ۪کزِبِلٹی فٕلٮ۪کزِبِلٹی دِوان چھُ تَمہِ سۭتۍ چھِ وایِبریشنہٕ اَپ ڈاوُن اَپ ڈاوُن گژھان ٹرٛیکَن منٛز تہٕ تَتہِ پٮ۪ٹھ روز اَسہِ سو دیٹ یۄس کیٛاہ چھِ یَتھ وَنان پرٛیٚشَر روزِ پرٛیٚشَر روزِ وایِبریشنَن منٛز یَتھ وَنان أسۍ یَتھ منٛز نیوٗٹَنٕز لاز چھِ کیٚنٛہہ اٮ۪پلَے گژھان تَمہِ سۭتۍ چھُ تِمو یۄس سۄ باجَر چھِ تَمہِ باجرِ سۭتۍ چھُ مِلان وایِبریشَن سو دیٹ ٹرٛین ہیٚکہِ ایٖزِلی ٹرٛیک ہیٚکہِ ایٖزِلی ٹرٛیک ہیٚکہِ ایٖزِلی بَرداش کٔرِتھ ٹرٛیک روزِ فٕلٮ۪کزِبٕل یہِ ہیٚکہِ ایٖزِلی برداش کٔرِتھ ٹرٛینہِ ہِنٛدِس وَزنَس تہٕ تَتہِ پٮ۪ٹھ روٗدۍ اَسہِ ٹٲرَن ہُنٛد مَسلہٕ ٹٲر چھِ فِکٕس آسان کٔرِتھ بَرابَر ٹرٛیک کِس ٹرٛیک کِس اِنٛٹَرسٮ۪پشَن پایِنٛٹس سۭتۍ ٹرٛیک چھُ ٹرٛیکُک اِنٛٹَرسٮ۪پشَن پایِنٛٹ چھُ آسان یورٕ ٹرٛین ہِنٛدِس ٹٲرٕ ٹٲرٕس سۭتۍ ٹٲر چھِ آسان أکِس أکِس کَمپاٹمٮ۪نٛٹَس لگ بگ ٲٹھ ٲٹھ نَو نَو دَہ دَہ کَہہ کَہہ تہِ بَہہ بَہہ ٹٲر تہِ چھِ آسان زٕ ژور ٹٲر چھِ آسان برٛونٛٹھ کَنۍ فِکٕس کٔرِتھ ژور ٹٲر چھِ یوٗجؤلی آسان پٔتۍکِنۍ فِکٕس کٔرِتھ تِم ٹٲر تہِ چھِ آسان شٔشتٕروٗ بَنیمٕتۍ تہٕ پَتہٕ چھُ یِوان ٹٲرٕن چَک کَرنہٕ تِمَن مَہ تِمَن مَنٛز مَہ چھُ گلیومُت کیٚنٛہہ تِمَن چھُ وِزِ وِزِ یِوان نظر دِنہٕ ساروی منٛز دوٗر چھُس بہٕ گوٚمُت ٹرٛینہِ منٛز بھوپال بھوپال دِژے اَسہِ چَکَر تہٕ تَتھ منٛز آو واریاہ زیادٕ مَزٕ سٕلیٖپَر کلاسَس منٛز ٲسۍ أسۍ بِہِتھ سِلیٖپ یُس اَسہِ سِلیٖپَر کَلاس تہٕ بیٚیہِ سٮ۪کَنٛڈ کلاس سِلیٖپَر اوس اَسہِ یَتھ فُڈ وُڈ سورُے اوس توٗرۍ واتان تَتھ منٛز اوس نہٕ شور وور ٹوٹَل کِہیٖنۍ باسان شور نہٕ ٹوٹَل کِہیٖنۍ باسان تَتھ منٛز اوس اے سی بیٚیہِ اوس شۄنٛگنٕکۍ خٲطرٕ تہِ تَتھ بَرابَر سیٖٹ بیٚیہِ اوس تَتھ منٛز واریاہ زیادٕ کَمفٲٹ تَتھ منٛز کوٚر اَسہِ دۄن دۄہَن ٹرٛاوٕل بَرابَر